یۄس حظ زن یہِ کشمیٖری لنٛگویج چھِ یہِ حظ چھِ کشمیٖری أسۍ حظ چھِ مطلب أکِس ٲں نَفرَس چھِ أسۍ ونان اسہِ حظ چھُ یہِ ناو أسۍ حظ چھِ یتھ ٲں مطلب أسۍ چھِ ییٚمہِ کنٹرٛی پٮ۪ٹھ بلانٛگ أسۍ چھِ ییٚمہِ کنٹرٛی سۭتۍ بلانٛگ کران مطلب یِتھے کٔنۍ چھِ أسۍ پنٕنۍ آیڈیٚنٹی تہٕ سیٚنٕس آف بلانٛگِنٛگ کران